سٲنِس ایریاہَس منٛز چھِ ساروٕے کھۄتہٕ زیادٕ یعنی تِمَن چھِ أسۍ کٲشرِس منٛز وَنان ژَرِ یا ہا یا بیٛاکھ قٕسٕم چھِ ہٲر یا کوتُر چھِ یِم

یعنی بٲڑز چھِ یِوان اَسہِ زیادٕ ییٚتہِ یَپٲرۍ اَتھِ ساروٕے کھۄتہٕ زیادٕ یِمَے اَکھ گٔے ہٲر بیٚیہِ گوٚو کوتُر تہٕ مےٚ چھِ فیورِٹ یعنی کوترَس وٕچھُن چھِ گژھان اَصٕل تٔمِس وٕچھُن چھِ واریاہ یِوان یعنی کیٛازِکہِ سُہ چھِ خۄشوُن تہِ تٔمِس چھِ یِوان مَزٕ وٕچھںَس تہِ پَتہٕ ییٚلہِ سفید کوترَس تٔمِس چھِ یِوان زیادَے مَزٕ وٕچھنَس یِتھ یِتھ چیٖز چھِ آسان یِم وٕچھنہِ چھِ یِوان